اَسہِ حظ چھُ گژھُن گُلمَرگہِ مطلب اَسہِ چھِ ٹِرٛپ اَکھ مطلب مےٚ چھُ گژھُن فیٚملی سۭتۍ بیٚیہِ چھےٚ مےٚ فیٚملی تہِ چھِ مےٚ أسۍ چھِ واریاہ مٮ۪مبٲرٕس اَسہِ گَژھن مطلب زٕ مطلب اَسہِ گژھِ اَکھ اَسہِ چھُ واریاہ گاڑِ چھِ اَسہِ سۭتۍ مگر وۄنۍ چھِ أسۍ پٮ۪وان پانٛژھ نَفر بیٚیہِ پَرٕ تہِ وَنہِ اَسہِ گَژھِ وَنہِ اَکھ کیب مگر اَسہِ چھُ پانَے سۄ پَکناو مطلب اَسہِ گژھِ نہٕ یِتھ کٔنۍ کیٚنہہِ یہِ کیبہِ وول تہِ ڈرٛایوَر گوٚژھ نہٕ سۭتۍ آسُن اَسہِ گژھِ اَکھ کیب مطلب رٮ۪نٛٹَس پٮ۪ٹھ اَسہِ چھِ لگ بگ ترٛٮ۪ن دۄہَن خٲطرٕ مطلب اَسہِ چھِ ترٛٮ۪ن دۄہَن تٔتۍ روزُن گُلمرگہِ مطلب اَسہِ چھِ ہوٹَل وغیرہ کٔرۍمٕتۍ ٹُوَنٹی پٕنٛژٕ اکٹوٗبَر پٮ۪ٹھ چھُ اَسہِ تور گژھُن پٕنٛژٕ اکٹوٗبَر چھُ اَسہِ صُبحٲے نیرُن شَتوُہ چھُ پٕنٛژٕ تہِ چھُ راتَس تٔتۍ تُلُن شَتوُہِمہِ تہِ سٔت سَتووُہ مہِ اَٹھوُہمہِ یِمو أسۍ واپَس وۄنۍ ؤنِو مےٚ تُہۍ اَسہِ گُلمَرگہِ گژھُن مطلب اَسہِ چھِ روڈ ٹرٛپ وۄنۍ چھِ اَسہِ واریاہ گاڑِ تہِ مگر اَسہِ پےٚ اَکھ پَرٕ وۄنۍ گژھِ اَسہِ یِہوٚے کیب مَگر اَسہِ چھُ پانَے مطلب اَسہِ چھُ وۄنۍ ڈرٛایوَر سۭتۍ مطلب ڈرٛاے اَسہِ چھُ پنٛنُے اَکھ یہِ کَزٕن چھُ مےٚ سُہ چلایہِ پانَے گٲڑۍ مگر تہِ مگر اَسہِ گَژھِ رٮ۪نٹَس پٮ۪ٹھٕے اَکھ کیب تُہۍ ؤنِو مےٚ تُہۍ کیوٗتاہ ہیٚیُو مطلب کوٗتاہ چھُو تُہۍ پرٛایِز ہٮ۪وان پٔر کِلوٗ میٖٹَر یا مطلب کٔژَن دۄہَن خٲطرٕ چھُ اگر اَسہِ ترٛٮ۪ن دۄہَن خٲطرٕ چھُ گژھُن اَسہِ کیوٗتاہ ہیٚیُو تُہۍ بیٚیہِ چھُ اَسہِ وَنُن یہِ چلو تُہۍ چھُو ہٮ۪وان یوٗتاہ مگر مےٚ چھُ باسان تُہۍ چھُو زیادٕ ہٮ۪وان مطلب تُہۍ کٔرِو تھوڑا کَم تہِ مےٚ چھُ باسان أسۍ ہٮ۪مو تۄہی تیٚلہِ یہِ چھُ وۄنۍ اَسہِ وٕنۍکٮ۪نَس أرجنٛٹ اَسہِ چھُ مطلب گُلمرگہِ گُلمَرگہِ پٮ۪ٹھ مہ گَژھو أسۍ پَتہٕ بابا ریٖشی تہِ ما آسہِ گژھُن یا تَمہِ پَتہٕ چھُ ہُپٲرۍ یوٗسمَرگہِ وۄنۍ چھِ یِم وَنان أکۍسٕے گُلمَرگہِ یی کَرو سِٹے ترٛٮ۪ن دۄہَن مگر سُہ گَژھِ واریاہ یہِ سُہ گَژھِ وۄنۍ یہِ وۄنۍ ٲسٕس بہٕ یِمَن وَنان گُلمَرگہِ بیٚہمَو بابا گُلمَرگہِ گژھو تَتہِ گژھو گَنڈولا سوارِ ہُہ یہِ پَتہٕ گَژھو پَتہٕ زَن یور پہل یور أسۍ تھاوَو نا تۄہہِ رِکاڈ سٲری پہلگام گژھو أسۍ بیٚیہِ گَژھو أسۍ سوری پہلگام نہٕ کیٚنٛہہ یور حظ گُلمَرگہِ اَپٲری گَژھو بابا ریٖشی تہِ اَپٲری گَژھو پَتہٕ یور ٹنٛگ مَرگہِ تہِ گژھو گٔے سُہ أکۍسٕے دۄہَس منٛز گژھِ سُہ کَمپلیٖٹ پَتہٕ بیٚہمو راتَس تٔتھۍ صُبحٲے نیرَو بیٚیہِ پَتہٕ گژھو ہُپٲرۍ ساوُتھَس کُنہٕ لگ بگ پہلگام گژھو پَتہٕ یا پہلگام بیٚہمو راتَس یا وۄنۍ ٲسٕم پِتٕر بیٚیہِ وَنان دپان ٲسٕم گۄڈٕ گژھو کۄکَر ناگ تیٚلہِ دٔیمہِ دۄہ بیٚیہِ گَژھو ویری ناگ اَچھٕ وَل تہِ تَمہِ پَتہٕ گوٚو پَتہٕ سُہ گوٚو دۄہَس پٮ۪ٹھ سُہ چَکَر کَرُن تہٕ تَمہِ پَتہٕ گوٚو تَپٲری کھَسُن رات راتَس کُن پہلگام تٔتھۍ گوٚو پَتہٕ پہلگام راتَس روزُن تہِ گٔے پَتہٕ دٔیِم دۄہ تہِ تٔتھۍ سۭتۍ ترٛیٚیِمہِ دۄہ گوٚو تَتہِ بیتاب ویلی ہُہ سٲری وٕچھنہِ ژوٗرمہِ دۄہ وۄنۍ ما وٕچھو أسۍ ٲسۍ ویسے وَنان ترٛٮ۪نٕے دۄہَن پٕنٛژٕ شَتوُہ تہٕ سَتووُہ ما مطلب روزو وۄنۍ ما گژھِ پَتہٕ یِم چھِ وَنان وۄنۍ اَٹھووُہ کُنترٕہ تہِ روزو پَتہٕ گوٚو پہلگامَس پوٗرٕ وٕچھُن وۄنۍ ہُپٲرۍ گژھو پَتہٕ یور آروٗ ویلی چھُ سُہ آڈوٗ ویلی بیٚیہِ بی بیتاب ویلی تَپٲرۍ چھِ نہ حظ واریاہ یِم اَصٕل اَصٕل پہلگامَس کیٛاہ چھُ وَنُن تَتہِ چھُ ہر کانٛہہ فیسلٹی تہ تَپٲرۍ مہ وۄنۍ وٕچھو أسۍ ہوٹلہ وغیرہ کیٛاہ روزِ سٕنیریو تہٕ پَتہٕ وَنو بہٕ تۄہہِ کیٛاہ دٔلیٖل چھےٚ فِلحال چھُ اَسہِ یُتُے تُہۍ ؤنِو مےٚ تُہۍ کوٗتاہ ہیٚیُو تُہۍ کوٗتاہ پرٛایِز چھُ گژھان پٔر مطلب مگر اَسہِ گژھن مطلب اَسہِ چھِ پانَے چَلاوٕنۍ سۄ گٲڑۍ ٹھیٖک چھِ حظ مطلب اچھا مطلب اَسہِ چھُ پانَے بارو کَرُن مطلب سُہ چھُ اَسہِ پانَے یہِ نہٕ کینٛہہ مطلب تۄہہِ تُہۍ ؤنِو مطلب کیب چھَنہٕ اَسہِ سۄ بُک وُک کَرٕنۍ کیٚنہہ اَسہِ چھِ گژھُن رٮ۪نٹَلٕے کیب گژھِ اَسہِ اَکھ اَکھ گٲڑۍ گژھِ اَسہِ تَتھ منٛز چلاو سُہ چلاوو أسۍ پانَے تُہۍ ؤنِو اَسہِ تۄہہِ کوٗتاہ لَگیو اَسہِ مطلب یِتھ کٔنۍ چھُ فِلحال چھُ مطلب یِتھ کٔنۍ چھُ ترٛے دۄہ اَسہِ یِوان پٕنٛژٕ شَتوُہ سَتووُہ تہٕ اَٹھووُہ ما آسو أسۍ گَرِ تہِ مگر وۄنۍ چھِ یہِ وَنان نہ اَٹھووُہ کُنترٕہ تہِ روزو تٔتۍ پہلگام وٕچھو پوٗرٕ تہِ تمہِ حِسابہٕ ما چھُ مےٚ باسان وۄنۍ زیادَے پَہمَتھ یہِ وۄنۍ مَا لگَن زٕ ترٛےٚ دۄہ علاوَے وۄنۍ ما لَگ وۄنۍ تویتہِ کَرو بہٕ تۄہہِ بہٕ کَرو نا فون تۄہہِ فُل مطلب کوٗتاہ کیٛاہ لوٚگ کَپٲرۍ کیٛاہ دٔلیٖل چھےٚ تہِ اہن حظ فِلحال چھِ أسۍ ٹارگیٹ چھُ اَسہِ گۄڈٕ گُلمرگہِ ٹنٛگہٕ مَرگہِ تہِ یوٗس یہِ بابا ریٖشی سُہ چھُ گۄڈنہِ مطلب سُہ چھُ ٹارگیٹ فُل تَمہِ پَتہٕ چھُ وۄنۍ پہلگام کۄکَر ناگ اَچھٕ وَل ویری ناگ یِم تہِ مطلب کۄکَر ناگ اَچھ وَل گوٚو دٔیِمہِ دۄہ پہلگام گوٚو ترٛیٚیِمہِ دۄہ وۄنۍ اگر پہلگامَس زیادٕ دۄہ لٔگۍ تہِ تَمہِ پَتہٕ ما گژھِ کینٛہہ تھوڑا یہِ تَتہِ ما لَگَن زیادٕ دۄہ تہِ سُہ سُہ ہٮ۪کو سُہ وَنو بہٕ تۄہہِ پَتہٕ کیٛاہ دٔلیٖل کیٛاہ دٔلیٖل چھےٚ تہِ